وعلیکُم السلام السلامُ آ ٹھیٖک حظ تُہۍ بوزنٲیِو حظ تۄہہِ ونیو نہٕ حظ کِلنِکَس پٮ۪ٹھ ییٖزیو اتی تیٚلہِ اہن حظ کیٛاہ اَتھ چھِ حظ دَگ آسان تۄہہِ چھُو اَمہِ برٛونٛہہ کوٚڑمُت کانٛہہ دَنٛد اچھا اچھا وۄنۍ اَتھ دَنٛدَس کیٛاہ دٔلیٖل

کیٛاہ دَگ چھِ کَران مازبیر وازبیر ما چھَس تُہۍ یوٗرۍ کِلنِکَس پٮ۪ٹھ ییٚتی دِموس نَظر تُہۍ گٔیوا اَمہِ برٛونٛہہ گٔیوا تُہۍ کٲنٛسہِ ڈاکٹَرَس نِش تٔمۍ دیُتا دَوا وَوا کینٛہہ اٮ۪نٹیٖبَیاٹِک یا بیٚیہِ کینٛہہ تُہۍ یٖیزیو کِلنِکَس پٮ۪ٹھ اگر بَچُن اگر یہِ بَچاو دَنٛد تیٚلہِ بَچاوون اگر نہٕ تیٚلہِ پیٚیہِ کَڑُن أسۍ چھِ آسان کَنٹِنیوٗ ییٚتی آ تۄہہِ کَتہِ پٮ۪ٹھ چھُ گوٚو آ تۄہہِ چھُو ییٚتی نَزدیٖک ہَسپَتال روڈَسٕے پٮ۪ٹھ چھُو واتُن تۄہہِ یُس تۄہہِ دَگ آز کِلنِکَس پٮ۪ٹھ ییٖزیو تُہۍ تہٕ یہِ پِرٛژھزیو اَتہِ ہَسپَتالَس نِش کٲنٛسہِ تہِ تہٕ سُہ ہہ وَنیو تۄہہِ اگر تُہۍ یِیِو یَس ڈاکٹَرَس نِش گٔیِو تہٕ تٔمۍ آسنو تۄہہِ اٮ۪نٹیٖبَیاٹِک تِمہٕ روٗزیوٗ کھٮ۪وان تہٕ پتہٕ یٖیزیو تُہۍ یوٗرۍ ییٚتی وٕچھو کیٛاہ آسہِ اکھتُے ییٖزیو کِلنِکسٕے تُہۍ ییٖزیو کِلنِکَس پٮ۪ٹھ ییٚتی دِموس نَظر اگر زیادٕ خَراب اوس ژھٕنون کٔڑۍتھٕے اگر بَچَن وول اوس تیٚلہِ بَچاوون بیٚیہِ کیٛاہ اَمہِ برٛونٛہہ چھا کوٚڑمُت اَکھ تیٚلہِ کَروس کوٗشِش بَچاونٕچی کٕے کِلنِکسٕے پٮ۪ٹھ ییٖزیو صُبحَس بہٕ وٕچھو ییٚتی مٮ۪ہربٲنی اَسا